اگر أسۍ کیٚنٛہہ چیٖز بَناونَس یعنے کہِ کُکِنٛگ ہٕنٛز کَتھ کَرو تہٕ مےٚ چھِنہٕ زیادٕ تَر ییٚمیُک شوق کِہیٖنۍ مگر ییٚلہِ بہٕ پَتہٕ اَمِچ کیٚنٛہہ کُنہِ ساتہٕ چھُنہٕ مےٚ پانَس گژھان مَن کہِ بہٕ بَناو یا کِہیٖنۍ تہٕ پانہٕ چھُنہٕ مےٚ خاص تَگان کِہیٖنۍ اِتھ چھَس بہٕ زیادٕ تَر پَتہٕ یوٗٹیوٗب پٮ۪ٹھ وارِیاہ زیادٕ رٮ۪سِپی وُچھان تہٕ بیٚیہِ چھِ مےٚ پَنٛنہِ مٔمی تہِ وارِیاہ زیادٕ رٮ۪سِپیٖز ہیٚچھنایمٕژ تہٕ زیادٕ چھُنہٕ مےٚ شوق روٗدمُت کیٚنٛہہ کہِ بہٕ ہیٚچھہاو بَتہٕ سیُن رَنُن یا اِتھ کَنہٕ کیٚنٛہہ مگر توتہِ چھِ مےٚ وارِیاہ زیادٕ ڈِشِز تَگان بَناوٕنۍ تہٕ ایٚمۍ باوجوٗد رَنٛنہٕ کَرنہٕ رُستہٕ چھِ مےٚ پَرنُک وارِیاہ شوق مطلب مےٚ چھُ پولٹِکسَس منٛز گژھنُک وارِیاہ شوق تہٕ بہٕ چھَس یَژھان بہٕ گژھٕ پولٹِکسَس منٛز تہٕ لا کَرٕ ہا بہٕ